بہٕ اوسُس پَب جی گِنٛدان مےٚ باسیے سۄ زبردَس ٹَف گیم پَب جی گۄڈٕ اوسُس بہٕ گِنٛدان لۅکٹِس فونَس پٮ۪ٹھ زٕ جی بی فونَس پٮ۪ٹھ تَتھ پٮ۪ٹھ اوس نہٕ مےٚ تَتھ پٮ۪ٹھ اوس گژھان فون ہینٛگ بیٚیہِ اوس نہٕ مےٚ گِنٛدُن تگان کِہیٖنٛۍ تہٕ بیٚیہِ اوس مےٚ پَب جی ہُنٛد شوق گِنٛدُن مےٚ اوس پَب جی گژھان واریاہ خۄش گیم مےٚ اوس بوٗزمُت کہِ یہِ پَب جی گیم چھِ اَسٕج مےٚ ٲسۍ سٲری دۄس گِنٛدان پَنٕنۍ دۄس سٲری پَب جی گِنٛدان پَتہٕ لوگ مےٚ تہِ لۅکٹِس فونَس پٮ۪ٹھ گِنٛدُن زٕ جی بی فونَس پٮ۪ٹھ گٔے مےٚ پتہٕ پَب جی گیم خۄش مگر اوس گژھان فون ہیٚنٛگ بیٚیہِ اوس نہٕ مےٚ گِنٛدُن تگان کِہیٖنٛۍ مےٚ اوس ہیٚچھناوان پتہٕ بوے دَپان اوس یِتھٕ پٲٹھۍ چھِ آسان مارُن ہُہ یہِ اینمی گَن کُس چھُ آسان تُلُن تہٕ لوگ مےٚ وارٕ وارٕ وارٕ وارٕ ہیٚچھُن وارٕ وارٕ وارٕ وارٕ بناوُس بہٕ اَصٕل پُلیر نیٚشنَل لیولہِ پٮ۪ٹھ پُلیر پَب جی یَس لوگ مےٚ گِنٛدٕنۍ ٹیٛورمٮ۪نٛٹ لٲگۍ مےٚ گِنٛدٕنۍ پَب جی یَس پٮ۪ٹھ تمام کیٚنٛہہ لوگ مےٚ گِنٛدُن زبردَس گوٚو مےٚ خۄش پَب جی گیم تہٕ بنایوُس بہٕ اَتھ پٮ۪ٹھ پرٛو پُلیر گۄڈٕ ٲسۍ نہٕ مےٚ سۭتۍ گِنٛدان کِہٕنٛۍ دپان ٲسۍ ژٕ چھُکھ نوٗب ژےٚ چھِ نہٕ تَگان گِنٛدُن کِہیٖنٛۍ پتہٕ اون مےٚ وارٕ وارٕ وار وارٕ فون تہِ اَصٕل ژور جی بی وول فون اون مےٚ تَتھ پٮ۪ٹھ اوسُس بہٕ پتہٕ پَب جی گِنٛدان بیٚیہِ ہیٚچھ مےٚ وار وارٕ ہیٚچھُن لڑکَن دۄسَن پٮ۪ٹھ اوسُس بہٕ تماشہٕ آسان وُچھان تِمَن پٮ۪ٹھ ہیٚچھ مےٚ واریاہ تہٕ وۅنۍ چھُس بہٕ خۄش کہِ مےٚ ہیٚچھ پَب جی گِنٛدُن اَصٕل پٲٹھۍ اَز چھُس بہٕ ٹریِن اَز چھُس بہٕ لُکھ ہیٚچھناوان لۅکٕٹۍ لَڑکہٕ ہیٚچھناوان یِم تہِ مےٚ سۭتۍ دۄس چھِ تِم چھُس بہٕ ہیچھناوان تہٕ مطلب واریاہ خۄش چھُس بہٕ کہِ مےٚ چھِ اَز تگان پَب جی گِنٛدٕنۍ گۄڈٕ ٲسۍ نہٕ مےٚ تگان ٹوٹلی گِنٛدنُے اَز چھُس بہٕ خۄش کہِ مےٚ چھِ تگان گِنٛدُن پَب جی مےٚ چھِنہٕ وۅنۍ ٹٮ۪نشَن کِہیٖنٛۍ وۅنۍ چھِنہٕ مےٚ مذاق تہِ وُڈاوان لُکھ کِہیٖنٛۍ گۄڈٕ ٲسۍ نہٕ مےٚ تگان گِنٛدُن کِہیٖنٛۍ مےٚ ٲسۍ وَنان لَڑکہٕ ژٕ چھُکھ نوٗب ژےٚ چھُے نہٕ تگان گِنٛدُن وِنٛدُن کِہیٖنٛۍ پَب جی بیٚیہِ چھِ گیم پَب جی اَکھ یہِ چھِ ایڈِکٹِک اَکھ گیم یہِ چھِ واریاہ پاپُلَر گیم توہہِ آسٮ۪وٕ پانہٕ تہِ پےَ پَب جی یہِ چھِ واریاہ پاپُلَر بیٚیہِ اوس مےٚ امیُک شوق تہِ ہٮ۪چھنُک زبردَس ٲسۍ یہِ گیم لُکھ تہِ ٲسۍ سٲری گِنٛدان آسان فون دُبہٕ رٔٹِتھ تہِ گِنٛدان آسان سٲری یِہَے پَب جی پتہٕ کوٚڈ مےٚ تہِ شوق مےٚ دوٚپ بہٕ وُچھ یہِ کیٛاہ پَب جِیا چھِ وارٕ وارٕ وارٕ وارٕ گٔے مےٚ یہِ بَڈٕ سَکھ پَب جی گیم خۄش مگر مےٚ ٲسۍ پےَ گۄڈٕے کہِ مےٚ تَگہِ نہٕ یہِ پَب جی گِنٛدٕنۍ کِہیٖنٛۍ کیٛازِ یہِ ٲسۍ ٹَف اَتھ ٲسۍ پٮ۪وان ترٛےٚ ترٛےٚ ژور ژور اونٛگجہٕ کٲم پیناوان کَرٕنۍ تہٕ مےٚ ٲسۍ گۄڈٕے پےَ یہِ چھِ واریاہ ٹَف اِس لیے مگر اَکھ چیٖز ییٚلہِ مےٚ پتہٕ دھیان دیُت کہِ یہِ کِتھٕ پٲٹھۍ چھِ آسان گِنٛدُن وارٕ وارٕ وارٕ وارٕ ہیٚچھ مےٚ پتہٕ سورُے یہِ کٔمہِ آیہِ چھِ آسان گِنٛدٕنۍ وارٕ وارٕ وارٕ وارٕ ہیٚچھ مےٚ سورُے تہٕ زبردَس کھٔژ مےٚ یہِ گیم پَسنٛد اَصٕل گیم چھِ یہِ پَب پَب جی یہِ چھِ پُلے سِٹورَس پٮ۪ٹھ تہِ ماننہٕ یِوان یہِ پَب جی پَب جی موبایِل واریاہ اَصٕل گیم چھِ یہِ تُہۍ تہِ کٔرِو ٹرٛے اَتھ گیمہِ تُہۍ تہِ ہیٚچھو فون گوٚژٕھ آسُن مگر اَتھ خٲطرٕ اَصٕل پتہٕ چھِ یہِ زبردَس اَتھ پٮ۪ٹھ چھِ یوان پتہٕ گِنٛدنہٕ اَصٕل تہٕ بہٕ چھُس اَز واریاہ خۄش کہِ مےٚ چھِ تگان پَب جی گِنٛدٕنۍ